نمبر پانٛژھ یِم اسہِ وَنٕنۍ چھِ بہٕ ہسا ہیٚکہٕ ؤنِتھ اَکھ نمبر ہسا ہیٚکہٕ بہٕ تۄہہِ ؤنِتھ کاہ ترٛواہ کاہ شیٚتھ ترٛیٛوُہ شیٚتھ ساس دَہ ساس لَچھ